سٲنِس علاقس منٛز چھِ واریاہ قٕسمٕکۍ جاناوار یَتھ منٛز یِوان چھِ کوتُر چھِ یِوان ژٔر چھےٚ یِوان ہٲر چھِ یِوان گانٛٹھ چھِ یِوان بیٚیہ چھِ یِوان بِچُر چھِ یِوان یُس میون ساروی کھۄتہٕ خۄشوُن جاناوار یُس چھِ بیٚیہِ یُس ٹوٹھ جاناوار چھِ سُہ چھِ کوتُر تِکیٛازِ کوتُر یُس چھِ سُہ چھِ واریاہ خوٗبصوٗرت بیٚیہِ چھِ سُہ واریاہ زیادٕ خۄش أسۍ چھِ ہؠکان تِم گرِ رٔچھِتھ تہِ تِم چھِ آسان صُبحٲے پَگہٲے بیٖٹھمٕتۍ آسان آلؠن منٛز نیران صُبحٲے ییٚلہِ تِم نیران چھِ تِہُنٛد شور یُس چھِ سُہ چھِ واریاہ زیادٕ خۄش گژھان